ہیٚلو سلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ اَہَن حظ آ اَچھا تۄہہِ آیوٕ برابری تَتھ رِشتَس سۭتۍ آ اَچھا اَچھا آ کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے أسۍ اَنو لٔڑکہٕ تُہۍ ؤنِو کَتھ جایہِ چھُ لٔڑکہٕ اَنُن تہٕ کَتھ جایہِ کٔرِو تُہۍ رِنٛگ سٔرمٔنی گوٚو بہٕ اَنہٕ نا یہِ لٔڑکہٕ گُپکارٕے تیٚلہِ رِنٛگ سٔرمٔنی کَرنہٕ خٲطرٕ اَہَن حظ آ وۅنۍ کَتہِ حظ یِیہِ لڑکہٕ کُنُے زٔنی یِم تٔمۍ سٕنٛدۍ مول موج آسہٕ نا تٔمِس سۭتۍ بیٚیہِ آسٮ۪س بٮ۪نہِ وٮ۪نہِ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے یہِ چھُ اَہَن حظ اَکھ